اسلامُ علیکُم ڈا اَہَن حظ ٹھیٖک ڈاکٹر صٲب تُہۍ چھُو حظ پانہٕ ٹھیٖکٕے

اہن حظ ڈاکٹر صٲب مےٚ حظ اوس اَسہِ حظ روزُن کۄلگامہِ پٮ۪ٹھ جِناب جِناب آز برٛونٛٹھ زٕ ؤرِی حظ ٲس مےٚ پرابلِم اکھ نا مےٚ حظ گٔیو تھوڑا سِکنس منٛز تھوڑا پرابلِم مطلب کیٛاہ گٔیو زِ مےٚ حظ درٛایے تھوڑا سَفید سَفید داگ ٹھیٖک چھا نہ حظ پَتہٕ حظ گیوس بہٕ واریاہَن ڈاکٹرن نِش ہسا گیوس بہٕ تہِ مگر کَنٹرٛول گوٚو نہٕ تیوٗت کینٛہہ زِ پَتہٕ واریاہ دوا تہِ اوسُس بہٕ واریاہ کھٮ۪وَان مطلب کَنٹرول گوٚو نہٕ تیوٗت کیٚنٛہہ یہِ اوس تھوڑا پھٔہلن پھٕہلن پھٔہلن ہاں جِناب اہن حظ ناو وٕچھ مےٚ یادٕے جِناب دوا حظ اَنیو مےٚ اَکھ سُہ ایزفرٛیوپِن سُہ ہَسا اوس پٮ۪وان کھیوٚن اَکِہ وِز آ بیٚیہِ حظ اَنیٛو مےٚ سُہ ٹیکروجی منٛز سُہ اوس پٮ۪وَان کالچَن کالچَن مَتھُن بیٚیہِ حظ اَنیو مےٚ سُہ ڈِلی کولوٗشَن تہٕ سُہ اوس پٮ۪وَان صُبحن صُبحن مَتھُن تہٕ بیٚیہِ حظ بیٚیہِ حظ جِناب یُس ڈاکٹر صٲب اوس مےٚ ڈاکٹر عمران موٗجیٖد حظ اوس سُہ خبر تُہۍ ما زٲنۍ وُن سریٖنگرُک جی ایم سی سریٖنگر تٔمۍ حظ دَپیو مےٚ زِ کینٛہہ پرہَیز تۄہہِ تھاوُن مطلب کہِ تٔمۍ دَپیو گاڈٕ چھَنہٕ جِناب ٹرٛیٖٹمٮ۪نٛٹ ہسا کَریٛاے مےٚ وٕنِس تام ترٛٮ۪ن ڈاکٹرن نِش اَہن حظ اکھ سُہ اَکھ ہسا گیو گۄڈنٮ۪تھ گیوس بہٕ ڈاکٹر دٔرزی یہِ چھُ بِیجبِہارا روزَان جِناب فرق چھُ وۄنۍ تھوڑا رِکوری آے رِکوری آیہِ نَروَن تہٕ وۅنۍ حظ اوس بہٕ کالہٕ بہٕ اوسُس کالہٕ آٹِکَل بہٕ اوسُس کالہٕ آٹِکَل پرُن أتھۍ گوٗگلَس پٮ۪ٹھ نا تَتھ منٛز ہسا گوٚو یِتھ پٲٹھۍ ڈاکٹر اِجاز احمد لون ہَسا چھُ یِتھ پٲٹھۍ واریاہ اَصٕل ڈرمٹالجِسٹ أمِس چھُ وٕنکِس تامَتھ چھِ وٕتہِ گوٚو سُپیشلِسٹ تہٕ مےٚ حظ چھِ وٕنکِس تامَتھ واریاہ یِم ٹریٖٹ کٔرۍ مٕتۍ مےٚ کٔر کٲم ٹھیٖک چھُنا نہ حظ مےٚ ؤنِو ؤنۍ تُہۍ مےٚ کیٛاہ چھُ مےٚ کَرُن اَہَن حظ اَہَن حظ

اَہَن حظ اَہَن حظ

ٹھیٖک چھُ بیٚیہِ حظ اوس ڈاکٹر صٲب زِ مےٚ دوٚپ بہٕ یِمہٕ ہا اور یہِ ؤنۍ تو مےٚ ٹایمِنٛگ کیٛاہ چھُ تُہٕنٛدِس اَتھ کِلنِکَس ساڑٕ شیٚتھ کوٗتامَتھ یہِ بیٚیہِ کَمہِ کَمہِ دۄہ ژٔنٛدٕر ژٔنٛدٕروار تہٕ برٛیٚسوَار کُنہِ تہِ دۄہ اچھا تُہۍ ؤنۍ تَو مےٚ تُہۍ کَتھ ہاسپِٹَلَس چھِو سَر کٲم کَران اچھا ٹھیٖک ٹھیٖک تُہۍ ما چھُو یَتھ تُہُنٛد مےٚ بوٗزمُت تُہۍ چھُو جی ایم سی انت ناگ تہِ کٲم کَران تُہۍ چھُو تَتھ ڈٕرمہ تیٚلہِ چھُو ٹھیٖک چھُ تَتہِ تَتہِ کَتہِ چھُو آسٕنۍ تُہۍ بوموارِ دۄہ ٹھیٖک چھا وَل اگر مےٚ ٹایم آو تہٕ اگر مےٚ تور آو اَتہِ کوٗتاہ فیٖس چھُ اَتھ تھوڑا یِتھ کِلنِک چھُ یہِ البِلال ڈرمِٹالجی زٕ ہَتھ رۄپیہِ چلو سَر تھینٛکِیوٗ تھینٛکِیوٗ چَلو اسلامُ علیکُم